جِناب تُہۍ چھِو حظ دعوَت ریٚسٹورَنٹ پیٚٹھ اَسہِ حظ ٲس گَرِ پٔژھِل بیٚنہِ تہٕ تمہِ موٗجوٗب حظ ٲسۍ اَسہِ یِم ڈِش پانٛژھ ٲٹھ ضوٚروٗرَت اگر تۄہہِ یِم اَویلیبل چھِو تہٕ تُہۍ لیٖکھِو حظ یہِ سون آڈَر اَسہِ حظ چھِ رِستہٕ ژور ضوٚروٗرَت کَباب زٕ ضوٚروٗرَت دَنہِ پھوٚل اکھ ضوٚروٗرَت تَبَکھ ماز زٕ ضوٚروٗرَت گۄشتاب چھُ ضوٚروٗرَت گۄشتاب ژور ضوٚروٗرَت بیٚیہِ حظ چھُ اَسہِ یہِ دانہِ وَل کۄرمہٕ ضوٚروٗرَت بیٚیہِ حظ چھُ اَسہِ یَکھنہِ پھوٚل اکھ ضوٚروٗرَت تُہۍ ؤنِو اگر یہِ تۄہہِ نِش اَویلیبل چھُ یِم ڈِش تہٕ أسۍ تہِ حظ تُہۍ رٔٹِو تیٚلہِ سون آڈَر تہٕ مگر بَنٲوزیٚو تُہۍ چھو اَسہِ چھِ پَتہ تُہۍ چھو بَناوان اصلٕے مگر تمہِ پَتہٕ تہِ چھِ سٲنٛۍ اکھ مہربٲنی رِکوٮ۪سٹ کہِ تُہۍ بَنٲوزیٚو یہِ واریاہ اصل وازوان ٹایپے کیاز أسۍ حظ بَناوہَو گَرِ مگر آز حظ چھُ موسَم تھوڑا ٹھَنڈے اِسلیے چھِ اَسہِ باسیٚو کہِ ساروی کھۄتہ بہتر ریٚسٹورَنٹ چھُ تُہندُے تہٕ اَسہِ حظ چھِ اَوَے وَنان تُہۍ ؤنو اگر اَتہِ یِم چیٖز چھِ اَویلیبل تہٕ تُہۍ رٔٹِو سون آڈَر